مےٚ چھُ اوٚنمُت واٹِکا سُہ باسے مےٚ تَتھ سُہ باسیو نہٕ مےٚ ٹھیٖک شمپوٗ کیٚنٛہہ تِکیٛازِ تمہِ سۭتۍ چھُنہٕ گژھان تِژھ فرق کیٚنٛہہ یُس ہُمہِ سۭتۍ چھُ گژھان سُہ واٹِکاس چھےٚ مےٚ یِہے تَجرُبہٕ روٗدمُژ زِ سُہ چھُنہٕ ٹھیٖک کِہیٖنۍ